مےٚ نسا ہیٚچ اَکھ بایِک کیٚنٛہہ رٮ۪تھ برٛونٛہہ تہٕ یُس اَتھ یہِ ڈِزین اوس بیٚیہِ ییٚمِک یِم فیٖچر ٲسۍ مےٚ گٔے یہِ خۄش یۄس یہِ بایِک ٲس یہِ ٲس باسان گۄڈٕ نوٚو بیٚیہِ ٲس باسان یہِ تازٕ یِم اتھ گیر ٲسۍ تِم ٲسۍ وارِیاہ اصٕل بیٚیہِ ٲسۍ تِم جلدی لَگان یِمہٕ کِلیمہٕ تِم بیٚیہِ یِم وُچھِ مےٚ آن لایَن تہٕ مےٚ کٔر کٲم مےٚ دوٚپ بہٕ ہٮ۪مہٕ یہِ ییٚلہِ مےٚ یِم آن لایَن وُچھ تہٕ مےٚ دوٚپ بایا یہِ چھا اصٕل ییٚلہِ مےٚ اتھ رِوِیو پٔرۍ اتھ ٲسۍ اصٕل اصٕل رِویو آمٕتۍ یِمو اوس ووٚنمُت اتھ چھِ وارِیاہ فیٖچٲرٕس یہِ چھِ وارِیاہ تیٖز پکان بیٚیہِ چھِ اتھ وارِیاہ نیران ٹایِم تہٕ ییٚلہِ مےٚ یہِ ہیٚچھ مےٚ وُچھ زِ سۅ چھَنہٕ پنٕنٮ۪ن پٮ۪ٹھ کِہیٖنٛۍ نہٕ ییٚلہِ مےٚ اتھ گۄڈٕ سوٲرۍ کٔر تِم گٔے وارِیاہ اصٕل پٲٹھۍ تہٕ مےٚ دوٚپ نہَ بیا برابر یُِتھ اتھ روِیو چھُ تہِ چھُ یہِ بایِک تہِ مگر ییٚلہِ مےٚ یہِ زیادٕ کھۄتہٕ زیادٕ لٔج اِستعمال کَرٕنۍ مےٚ آے کیٚنٛہہ دِقعت تہٕ تِمہٕ دِقعت کیٛاہ آیہِ کہِ مےٚ وُچھ واوا گۄڈٕ آے مےٚ ٲڑ پتہٕ آیہِ مےٚ ٲڑ پتہٕ آیہِ مےٚ ٲڑ پتہٕ آے مےٚ ٲڑ گۄڈنیُک اِشوٗ آو یہِ سُہ یِم گیر ٲسۍ تِم ٲسۍ نہٕ اصٕل پٲٹھۍ لَگان کِہیٖنٛۍ نہٕ تِم ٲسۍ باسان تِم چھِ لگان اصٕل پٲٹھۍ مگر تِم ٲسۍ سِلِپ گَژھان اگر بہٕ فٔسٹہٕ گیر اوس دِوان سُہ اوس لَگان سیکنٛڈ گیر اگر سیکنٛڈ گیر اوس دِوان سُہ اوس لَگان فٔسٹہٕ گیر بایا مےٚ باسٮ۪و اتھ منٛز چھِ مُشکِل تہٕ بہٕ بہٕ ہیوٚکُس نہٕ اتھ پتہٕ کٔرِتھ کِہیٖنٛۍ یعنی کہِ ییٚلہِ بہٕ ہیوٚر اوسُس کھسان بہٕ اوس دِوان فٔسٹہٕ گیر اتھ اوس سٮ۪کنٛڈ گیر لَگان بہٕ اوس ونان زِ بہٕ کیٛاہ کَرٕ مےٚ گٔے سِکیٛوٗٹی خراب تہٕ مےٚ کٔر وارِیاہ ٹرٛایہِ یہِ گَژھِ ٹھیٖک مگر سۄ گٔے نہٕ ٹھیٖک کِہیٖنٛۍ تہٕ بہٕ گوس فرٛیسٹیٹ مےٚ کٔر کٲم مےٚ تُج تہٕ نی بایِک شیرنہِ تہٕ بہٕ گوس دوٚپمکھ اتھ کیٛاہ دٔلیٖل چھِ تِمو کٔر تھوڑا وڑا شیٖر تہٕ مےٚ کیٛاہ سا کٔر کٲم مےٚ لٲج اتھ بریک برٛیک تہِ لٔج اتھ بیٛاکھ چیٖزا اکھ میکانِکل پرٛابلِم تہٕ یُس اتھ منٛز اوس آرام گۄڈٕ یِوان بایِک ٲس وارِیاہ ژھۅٹ تہٕ سیٖٹ ٲس اتھ پٮ۪ٹھ ٲسۍ نہٕ واتان زیادٕ نفر کِہیٖنٛۍ نہٕ ییٚلہِ دوٗر ٲسۍ پَکان سیٖٹہِ پٮ۪ٹھ اوس تکلیٖف گَژھان یہِ اوس نہٕ اصۭل کِہیٖنٛۍ نہٕ مےٚ ہسا کَریہِ اَیڈجسٹہٕ تہٕ مےٚ لوگ اتھ بیٚیہِ سیٖٹ کَور مگر یُس یہِ نۄقصان اوس دِوان سُہ اوس توتہِ یعنی کہِ بے چینی ٲس توتہِ تہٕ مےٚ اَمہِ سۭتۍ کیٛاہ کٔر مےٚ کٲم بہٕ اوسُس نہٕ دوٗر گَژھان زیادٕ کِہیٖنٛۍ نہٕ تہٕ یہِ تہِ اوس اکھ ڈِفٮ۪کٹہٕ میٛانہِ بایکہِ ہُنٛد تہٕ مےٚ اَناے اَمہِ موٗجوٗب بایِک تِکیٛازِ بہٕ کرٕہا مَزٕ مگر ییٚلہِ نہٕ ریٚڈِک ڈِس کمفٲٹ ٲس بہٕ ہیوٚک نہٕ مزٕ کٔرِتھ کِہیٖنٛۍ نہٕ تہٕ یِم ٹٲر ٲسۍ یِم ٲسۍ پرٛٲنۍ ٹٲر نٔے ٲسۍ نہٕ کِہیٖنٛۍ نہٕ کیٚنٛہہ منتھٕ گٔے کیٚنٛہہ رٮ۪تھ گٔے اتھ یِم پھٔٹۍ یِمن لوٚگ گژھنہِ پنٛچر تہٕ مےٚ دوٚپ چَلو ٹھیٖک چھُ یہِ نِباوو اتھ لاگو نوٚو ٹٲر پتہٕ کیٛاہ سا گٔیہِ کسٹٕمر سٔروِس ایکٕسپریٖنٲرٕس تہٕ مےٚ دوٚپ چَلو ٹھیٖک چھُ مےٚ ہیچھ بایِک بہٕ کرٕ یِمن فون وُچھو یِم کرنا مےٚ یِم دِنا مےٚ سٔروِس کیٚنٛہہ کِہیٖنٛۍ نہٕ مگر اَتہِ تہِ گوٚس بہٕ مایوس تِکیٛازِ تِم ٲسۍ وارِیاہ واہ واہ کَران یَعنی اگر تِمن اَز کَرہو فون تِم ٲسۍ تورٕ ترٚیہِ دۅہۍ کَران واپس فون تہٕ مےٚ کٔر کٲم مےٚ کٔر تِمن مسیج زٕ مےٚ سا چھِ کَرٕنۍ یَتھ گیر بدلاوٕنۍ تِمو مون نہٕ یہِ کَرُن کِہیٖنٛۍ دوٚپُکھ یہِ چھُنہٕ وارنٹی منٛز کِہیٖنٛۍ نہٕ مگر گۄڈٕ ووٚن تِمو زٕ یہِ چھُ وارنٹۍ منٛز اَمہِ سۭتۍ کیٛاہ گوٚو یُس یِم اِشوٗ ٲسی یِمو سۭتۍ گٔے کٲم یُس مین ڈیلی روز ٲسۍ بایکہِ ہٕنٛز سۅ آیہِ نہٕ برابر کَرنہٕ کِہیٖنٛۍ نہٕ ییٚمہِ خٲطرٕ مےٚ بایِک ہٮ۪ژے تِمہٕ کامہِ گٔے نہٕ مےٚ کِہیٖنٛۍ مےٚ ہٮ۪ژے بایِک بہٕ گژھٕ دوٗر چکرس بہٕ ہیوٚکُس نہٕ گژھنی وۅنۍ اگر بیٚیہِ اوس مےٚ ہٮ۪ژے کہِ بہٕ ہٮ۪کہٕ بیٚیہِ یپٲرۍ کِنۍ نیٖرتھٕے پوٚکے نہٕ مےٚ کیٛاہ گٔے وۅنۍ دۄہ کھۄتہٕ دۄہ پرٛابلِم مےٚ گٔے نہٕ اَمہِ سۭتۍ مےٚ گٔے اَمہِ سۭتۍ دۄہ کھۄتہٕ پرٛابلِم تہٕ مےٚ دوٚپ نا بایا مےٚ اَناے یہِ پنٕنہِ مَزٕ خٲطرٕ مگر مےٚ ہیوٚک نہٕ مَزٕ تُلِتھ اتھ کِہیٖنٛۍ نہٕ اگر توٚہۍ حظ میٲنۍ ایکٕسپیٖرینٕس بایکہِ سۭتۍ یعنی یاماہا بایکہِ سۭتۍ یہِ ٲس وارِیاہ خراب تہٕ مےٚ ٲسۍ گۄڈٕ باسان یہِ چھِ اصٕل مگر نَہ ییٚلہِ مےٚ پتہٕ وُچھ زِ یہِ چھِ واریاہ سیکنٛڈ چیٖز گژھنہٕ ہیوٚن کِہیٖنٛۍ نہٕ تہِ گٔے اگر پۅنٛسہٕ تہِ آسہِ پۅنٛسہٕ آسان کھران سُہ گژھِ ہیوٚن سیکنٛڈ چیٖز مےٚ چھِ کران واریاہ رِکمنٛڈ کہِ تُہۍ گٔژھوٕ نہٕ سیکنٛڈ چیٖز ہیٛنۍ کِہیٖنۍ